یُس ہَسا یہِ میٖڈیا چھُ یہِ چھُ سانہِ خٲطرٕ واریاہ ضروٗری یہِ ہَسا چھِ اَسہِ خَبر دِوان سٲرٕے اگر کُنہِ جایہِ خۄدا بَچٲینۍ کینٛہہ گژھِ اٮ۪کسِڈَنٛٹ ہیٚکہِ گٔژھِتھ کُنہِ جایہِ یا کینٛہہ ژھا یِہ ہَسَا چھِ ہٮ۪کان أسۍ سورٕے پَنٛنہِ گَرِ وُچھِتھ ہَن اَصٕل پٲٹھۍ تھرٛوٗ میٖڈیا میٖڈیا کہ ذٔریعہٕ چھِ أسۍ یہِ وٕچھان اور اگر کینٛہہ خَراب نِوٕز آسہِ سۄ تہِ ہَسا چھِ أسۍ بوزان اَصٕل آسہِ سُہ تہِ حظ چھِ أسۍ بوزان اور غم آسِہ کینٛہہ سُہ تہِ چھِ بوزان خُوشی آسہِ کینٛہہ سُہ تہِ حظ چھِ أسۍ بوزان یِہ ہَسا چھِ اَسہِ دِوان واریاہ اَصٕل خَبر پٔتۍ خَبر یہِ حظ چھِ أسۍ ہَاے خۄدایہِ